ہیٚلو السلام علیکُم ہے ڈاکٹر صٲب مےٚ حظ اوس ٲں یہِ ہٹِس حظ اوس مےٚ اِنفیٚکشَن بیٚیہِ چھُ زُکام زَبردست اۭں وۄنۍ ؤنِو حظ اَتھ کیٛاہ کرٕ بہٕ ہٹِس چھُ زَبردَست کٕرٛہ پیٚرَس آچھا ٹھیٖک حظ چھُ بیٚیہِ مَہ حظ چھُ کیٚنٛہہ کھیٛون ٲں چلو ٹھیٖک حظ چھُ